میٛانہِ زِندگی منٛز چھِ گۄڈٕنیُکُے گوٚمُت یہِ مطلب چٮ۪لینٛجٕس رہے ہیں میری زندگی میں میٛانہِ ییٚمہِ زندگی منٛز چھِ واریاہ چٮ۪لینٛج میٛٲنۍ زندگی چھَنہٕ آسان گٔمٕژ تیٖژاہ کیٚنٛہہ تہِ گۄڈٕنٮ۪تھٕے ییٚلہِ مےٚ ٹُوٮ۪لتھٕ مۄکلو بہٕ ٲسٕس دپان کہِ وۄنۍ کَرٕ بہٕ ہُہ وۄنۍ کَرٕ بہٕ یہِ أسۍ گٔے نیٖٹٕچ کوچِنٛگ کَرنہِ تَتہِ درٛایی نہٕ أسۍ پَتہٕ اَسہِ پوٚر تہِ نہٕ تیوٗتاہ کیٚنٛہہ تہٕ نیرٕہَو کیٛاہ پَتہٕ أسۍ ٲسۍ کَران یِہوٚے دَربٕدٔری پَے ٲس نہٕ کیٚنٛہہ سَجھاونَس اوس نہٕ کٕہیٖنۍ تہِ کیٛاہ کَرو کیٛاہ نہٕ کَرو تہٕ پَتہٕ آیَس بہٕ تور تہٕ مےٚ گوٚو پَتہٕ سُہ ؤری ضایعے پَتہٕ کوٚر مےٚ اَردَہَس منٛز کالجہِ اٮ۪ڈمِشَن مگر مےٚ اوس نہٕ دِل لَگان تَتہِ تہِ کیٚنٛہہ بہٕ گٔیَس صحیح ڈِپرٮ۪شَنَس منٛز بہٕ ٲسٕس آسان خٲلی سونٛچان بہٕ کیٛاہ کَرٕ وۄنۍ مےٚ اوس نٔرسِنٛگ ؤرسِنٛگ ہُنٛد شوق بہٕ کیٛاہ کَرٕ وۄنۍ بہٕ بہٕ کیٛاہ کَر وۄنۍ بہٕ کیٛاہ کَر وۄنۍ ہُہ یہِ بہٕ کَتہِ پرٕ اٮ۪کٮ۪ڈِمِک کَتہِ پَرٕ بہٕ تہٕ ہُہ ییٚلہِ مےٚ زٕ ساس اَردَہَس منٛز اَتہِ کوٚر اٮ۪ڈمِشَن مےٚ دِتۍ اَتہِ زٕ ؤری خۄداے سُنٛد چھُنَہ آسان رُت کَرُن مےٚ کٔر کٲم مےٚ بوٚر فارَم اَسہِ چھُ ییٚتہِ ڈِسٹِرٛکَس کۄلگٲمِس یہِ گورمٮ۪نٛٹ جی اٮ۪ن اٮ۪م سکوٗل مےٚ بوٚر تَتہِ فارَم مےٚ اَسہِ اوس مِیٚرٹَس پٮٹھ تَتہِ سٕل۪کشَن تہٕ مےٚ گٔے مِیٚرٹَسٕے پٮ۪ٹھ سٕلٮ۪کشَن تہٕ مےٚ کٔر کٲم تہٕ مےٚ کوٚر ییٚتہِ کالجَس منٛز کوٚر مےٚ اٮ۪ڈمِشَن کٮ۪نسَل تہٕ مےٚ کوٚر ہُتہِ نٔرسِنٛگ کالیج اٮ۪ڈمِشَن ہُہ تَتہِ زٕ ساس کُنہٕ وُہَس منٛز ژوٚوُہ اپریل زٕ ساس کُنہٕ وُہَس منٛز کوٚر مےٚ تَتہِ اٮ۪ڈمِشَن تہٕ مطلب یِہوٚے اوس میٛانہِ زندگی ہُنٛد ساروی کھۄتہٕ کرٛوٗشَل فیز کہِ مطلب ٹُوٮ۪لتھ پَتہٕ ییٚلہِ مےٚ تِم ؤری زٕ گٔے ڈرٛاپ تِمو سۭتۍ گٔیَس بہٕ واریاہ زیادٕ ٹٮ۪نشَنَس منٛز مگر پَتہٕ کوٚر مےٚ تَمہِ منٛز درٛایَس بہٕ کیٛازکہِ مےٚ دوٚپ نَہ مےٚ چھُ کَرُن کیٚنٛہہ مےٚ چھِ پَنٕنۍ خواب کَرٕنۍ پوٗرٕ مےٚ کوٚر اَتہِ اٮ۪ڈمِشَن مےٚ گٔے اَتہِ سٕلٮ۪کشَن رۄبہٕ سٕنٛدۍ مَدتہٕ سۭتۍ تہٕ مےٚ کوٚر اَتہِ اٮ۪ڈمِشَن کیٛازِ أسۍ چھِ دپان کہِ اُمید گٔژھ نہٕ ترٛاوٕنۍ کیٚنٛہہ اگر مےٚ ؤرۍ زٕ گٔے نَہ ڈرٛاپ تِمَن ؤریَن دۄن ٲسٕس بہٕ ڈِپرٮ۪شَنَس لایِک کمزوٗری صحیح بہٕ ٲسس آسان راتَس سونٛچان نِنٛدٕر ٲس نہٕ مےٚ یِوان کیٚنٛہہ ٲس نہٕ مےٛ یِوان مگر اِنسَانس چھُ پتہٕ پٮ۪وان وۄتھُن تھوٚد تہٕ گژھُن مطلب کَرُن کیٚنٛہہ نَہ کیٚنٛہہ اگر وۄنۍ یِم بہٕ أتھۍ پٮ۪ٹھ تھاو ہا بہٕ گژھٕ ہا وُنٛمبرِ سونٛچنَس منٛز مےٚ کٔر کٲم مےٚ بوٚر بیٚیہِ فارَم مےٚ دۄپ اَدٕ گٔے تہٕ گٔے مےٚ گوٚو ریٖزق ضایع مےٚ گوٚژھ نہٕ ییٚتہِ یور گژھُن وۄنۍ کیٚنٛہہ تہٕ مےٚ بوٚر فارَم تہٕ گٔیَس اور اَتہِ گٔے مےٚ سٕلٮ۪کشَن تہٕ وۄنۍ چھَس پَران بہٕ أتی نٔرسِنٛگ کالیج